السَلام علیکُم باسِت صٲب ٹھیٖک چھُو حظ وعلیکُم السَلام سٲری چھُو حظ ٹھیٖک گَرِ چھِ حظ سٲری ٹھیٖک اہن حظ اۭں بہٕ چھُس کامران وُڈ کَٹر زِنۍ وول آ تۄہہِ اوسوٕ مطلب اَمہِ موٗجوٗب ووٚنمُت تۄہہِ اوسوٕ آرڈر کوٚرمُت کیٛاہ تام تَمہِ موٗجوٗب کَرے مےٚ تۄہہِ کال تۄہہِ کوتاہ زیُن ویُن چھُ تۄہہِ ؤنِو مےٚ سُہ تہٕ بہٕ ونو تۄہہِ تۄہہِ کیٛاہ چھُو کَرُن اَتھ

اَچھا زِنِس ترٛےٚ کویِنٛٹل اَچھا اَچھا وٕچھ حظ گۄڈٕ چھِ پٮ۪وان ریٹ کَرٕنۍ فِکِس کَویِنٛٹل اہن حظ آ یُس اَکھ کویِنٛٹل چھُ نہٕ حظ فَیَر وُڈ زالنہٕ خٲطرٕ لٔکٕر یُس تۄہہِ ہیٚنۍ چھُو سُہ چھُ گَژھان پنٛداہ شَتھ رۄپیہِ کویِنٛٹل ٹھیٖک چھِ حظ تۄہہِ چھُو کویِنٛٹل تۄہہِ کوتاہ چھِ نیُن گٔے پانٛژھ تٲجی شَتھ رۄپیہِ پانٛژھ تٲجی شَتھ رۄپیہِ چھُو تۄہہِ مطلب زِنِس ترٛےٚ کویِنٛٹل گَژھان ٹھیٖک چھِ حظ تہٕ بیٚیہِ گوٚو مطلب تیٖل ویٖل ژٹنہٕ وَٹنہٕ خٲطرٕ کیٚنٛہہ بیٚیہِ گوٚو آٹُوَس منٛز یَتھ منٛز تُہۍ نِیِو وِیِو تہٕ تَتھ خٲطرٕ چھُ تیٖل لَگان تہٕ مطلب رۄپیَس پانٛژَن ساسَن تام پٮ۪ٹھ وٲتِو تُہۍ ٹھیٖک چھِ حظ تُہۍ ؤنِو مےٚ اٮ۪ڈرس یہِ کوٚت چھُ واتناوُن تہٕ بہٕ واتناو توٗرۍ اہن حظ آ اَدٕ تُہۍ کٔرۍزو مےٚ آ مےٚ چھِ پَے آ یہِ کَتَس چھُ اہن اۭں نَہ نَہ بَس نَہ بیٚیہِ چھُنہِ کِہیٖنۍ کَرُن اَتھ چھُنہٕ کِہیٖنۍ کَرُن بَس اہن حظ آ نَہ دِقت وِقت گَژھِ نہٕ کہِیٖنۍ بیٚیہِ وَنو بہٕ تۄہہِ اَکھ کَتھ اگر یہِ ژَٹنَے اوس نَہ اگر یہِ ژٹُن پیوٚو تہٕ تَمہِ موٗجوٗب مَہ لگنو تۄہہِ بیٚیہِ پونٛسہٕ اہن حظ آ وَلہٕ حظ تُہۍ مہٕ ہیٚیِو ٹٮ۪نشن کِہیٖنۍ وٲتِو تُہۍ گَرٕ ٹھیٖک چھِ حظ بیٚیہِ چھِ حظ کیٚنٛہہ سر اِنشاء اللہ صُبحَس صُبحٲے تۄہہِ واتیو تُہۍ یہِ گَرٕ ٹھیٖک چھِ حظ شُکریہِ باسِت صٲب شُکریہِ السلام علیکُم